آ بلکُل مےٚ اوس سِٹَڈی کَرُن ساینَس تہٕ میتھ ٹیوشَن یژہ بہٕ جان کٲنٛسہِ انڈِیَن ٹیچَر سٕنٛز مَگَر یم چھَنہٕ سیٚود میلَن اَسہِ نہِ چھِ یِم اَسہِ آنلایِن میلان وۄنۍ اَگَر أسۍ یِتھ یِتھ کٔنۍ گَژھو دہلی یا کُن پَرنہِ یہِ چھِ وارِیاہ زیادٕ مُشکِل اَوَے موجوب چھِ أسۍ آنلایِن یِژھان ٹِیوشَن یا یا ساینَسٕچ کَلاسِز دِنۍ مَگَر یم چھ وارِیاہ زیادٕ ڈِفِکَلٹ سانہِ خٲطرٕ